ہیٚلو ہیٚلو السَلامُ علیکُم

اہن حظ اۭں تِلہٕ حظ چھِ لاگان کیٚنٛہہ چھُنہٕ تۄہہِ کوٗتاہ ٹایِم چھُو تَتھ پھیٚرنَس کۭتِس کالَس تانۍ گَژھہِ تَیار گَژھُن چَلو کیٚنٛہہ چھُنہٕ وٕچھُو کیاہ حِسابہ یِیَس تولہٕ چھِ گَژھان زٕ ساس رۄپیہِ صاف ہیٚو آ تُہۍ کٔرِیٚو ڈِیٚزایِن وٹٕس اَپ تہٕ بہٕ دِمہٕ نَظر تتھ ٹھیٖک چھَ حظ او کے السَلام علیکم